بہٕ ہَسا وَنپو تۄہہِ میٛٲنۍ فیورِٹ جاے کیٛاہ چھِ میٛٲنۍ فیورِٹ جاے چھِ ییٚلہِ ہَسا بہٕ سۄنہٕ مرَگ یا گُلمرگ چھَس گَژھان بہٕ ہَسا چھَس وُچھان تَتیُک سُہ نَظارٕ چھَس بہٕ وُچھان چارو طَرف سۅ ہریالی چھِ آسان یا اَسہِ چھُ گُل گُلمَرگہِ سا چھُ اَسہِ گَنٛڈولا أسۍ ہَسا چھِ گَنڈولاہَس منٛز کھَسان اَسہِ چھُ پیٚوان سرینگرٕ پٮ۪ٹھ گَژھُن سۄنہٕ مَرگ گُلمرگ مےٚ ہَسا چھُ واریاہ زیادٕ خۄش گَژھان گَژھُن سۄنہٕ مَرگ تَتہِ ہَسا چھُ سُہ شیٖن آسان رٮ۪تہٕ کالہِ سُہ شیٖن آسان سُہ ہَسا چھُ تیٛوٗتاہ خۄش گَژھان تیٛوٗتاہ خۄش مےٚ ہَسا چھُ سۄنہٕ مَرگہِ یی چیٖز گژھان خۄش کہِ تَتہِ چھُ شیٖن آسان یِم سِیاح لُکھ چھِ آسان تِم ہسا چھِ یِوان سۄنہٕ مَرگ زیادٕ کیٛازِ کہِ تِمو چھُنہٕ آسان شیٖن وُچھمُت کِہیٖنٛۍ تہِ ییٚلہِ ہَسا تِم یِوان چھِ تِم ہَسا چھِ پانہٕ وُچھان شیٖن تِم ہَسا چھِ تیٛوٗتاہ خۄش گَژھان یا أسۍ چھِ گَژھان مےٚ ہَسا چھُ گژھان خۄش گَژھُن سۄنہٕ مَرگ تَتہِ چھُ سُہ شیٖن آسان پَتہٕ ہَسا چھِ أسۍ گُلمرگ تَران تَتہِ چھُ سۄ چارو طَرف سۄ ہریالی ہریالی یِم یارِ کُلۍ چھِ آسان تَتہِ گَنٛڈولا چھُ آسان یا تَتیُک سُہ لۅکُٹ مارکیٹ چھُ آسان یا تِمَن گُرۍ سَوارٮ۪ن چھُ کھَسان تَتہِ ہَسا چھِ واریاہ زیادٕ اِنسانَس خۄش گژھان تَتہِ چھُ دِل گژھان خۄش سُہ ییٚلہِ وُچھان چھُ اِنسان ییٚلہِ گَنٛڈولاہَس چھُ کھَسان تَمہِ وِزِ چھُ گَژھان اِنسان واریاہ زیادٕ خۄش یا بہٕ ہَسا چھَس گَژھان اَسہِ ہَسا چھِ سرینَگر مطلب اَسہِ ہَسا چھِ تٔتی مَکاے پارَک سرینَگرٕے أسۍ ہَسا چھِ توٚتَتھ گَژھان تَتہِ چھِ سۄ تُجہِ کھیٚوان اِنسان واریاہ زیادٕ مَزٕ لَگان واریاہ زیادٕ بہٕ کیٛاہ وَنہو تۄہہِ مےٚ کۄس کۄس فیورِٹ جاے چھِ أسۍ ہَسا چھِ پَتہٕ ڈَمپِنٛگ پارَک گَژھان تَتہِ چھِ کھَسان پہاڑس سۄ چھِ پہاڑَس پٮ۪ٹھ بَرابَر تور چھُ کھَسان پَتہٕ پہاڑَس پٮ۪ٹھ تَتہِ ہَسا چھُ سُہ آب وَسان تِمَن یِمَن کَنہِ چھِ آسان بَجہِ بَجہِ بَجہِ بَجہِ کَنٮ۪ن مَنٛز وَسان سُہ آب اَسہِ ہَسا چھُ واریاہ زیادٕ خۄش گَژھان تَتہِ چھُ فوٹوٗ اِنسان تُلان کیٛاہ تَتیُک سُہ وِیو بہٕ کیٛاہ وَنہو تۄہہِ سُہ وِیو کیٛاہ چھُ تَتیُک تَتہِ کوٗتاہ مَزٕ چھُ لَگان تور گَژھان ییٚلہِ اِنسان چھُ تور چھُ گَژھان یا أسۍ ہَسا چھِ یَپٲرۍ سُہ چیٚشمے شٲہی چھِ گَژھان پٔری محل چھِ گَژھان نِشاط شالمار چھِ گَژھان شالمار چھِ گَژھان نِشاط شالمار چھِ تَتہِ چھِ فَموارٕے یٲتۍ تَتہِ ہَسا چھِ واریاہ زیادٕ خۄش گَژھان تَتہِ چھِ واریاہ تیٖتیاہ سِیاح آسان بہٕ کیٛاہ وَنہو تۄہہِ تَتہِ چھِ تیٖتیاہ سِیاح یِون تِم چھِ وَنان أسۍ تہِ وُچھو یَتھ کٔشیٖرِ مَنٛز کُس کُس جاے چھِ یہِ یَتھ اِنسان ونہِ نا یہِ چھُ واریاہ زیادٕ خوٗبصوٗرت تَتہِ چھِ واریاہ زیادٕ خوٗبصوٗرت تِم جایہِ یور اِنسان وَنہِ گَژھو نہَ نہَ اوٗرۍ چھُ گَژھُن تَتہِ ہَسا چھِ واریاہ زیادٕ تِم خۄشیِوٕنۍ جایہِ واریاہ زیادٕ تِم چھِ واریاہ زیادٕ بہٕ کیٛاہ وَنہو تۄہہِ کۭژاہ خۄشیِوٕنۍ جاے چھِ کوٗتاہ چھُ مَزٕ لَگان ییٚلہِ اِنسان تور چھُ گَژھان سُہ تِم آ تَتِکۍ تِم پَہاڑ چھِ وُچھان زَبروَن پہاڑ چھِ تَتہِ کٔشیٖرِ چھِ پٔزۍ پٲٹھۍ تیٖژاہ خوٗبصوٗرت ییٚتہِ اگر تُہۍ وُچھِو نا کۭژاہ جاے چھِ گَژھان لایق ییٚتہِ اِنسانَس سکوٗن چھُ میلان مےٚ چھِ گژھان سۄ جاے خۄش ییٚتٮ۪تھ سکوٗن آسہِ یَتیٚتھ نہٕ شور آسہِ زیادٕ کِہیٖنٛۍ تہِ یا أسۍ چھِ گژھان مامر چھُ گَژھان تَتہِ چھُ سُہ آب وَسان ہیٚرِ پٮ۪ٹھ بۄن چھُ سُہ آب وَسان تٮُ۪تھ خۄش چھُ گَژھان یُس لۄکُٹ واٹَر فال چھِ تَتھ وَنان تَتہِ چھُ اِنسانَس چھُ تیٛوٗتاہ خۄش گَژھان ییٚلہِ سُہ واٹَر فال چھُ وُچھان تیٛوٗتاہ خۄش تیٛوٗتاہ مَزٕ چھُ لَگان سُہ واٹَر فال ییٚلہِ وُچھان چھُ اِنسانَس چھُ دِل گژھان خۄش اِنسان چھِ وَنان نہَ ژٕ وُچھ پانَے یِم یِم جایہِ کۭژاہ خوٗبصوٗرت چھِ بہٕ ییٚلہِ تور چھَس گَژھان بہٕ چھَس وُچھان تِم کَنہِ تِمَن کاہا یِمَن منٛز تِم